سانہِ مُلکُک یعنے کہِ ہِندوستانُک ہٮ۪لٕتھ کِیر ڈِپاٹمینٹہٕ چھُ واریاہ زیادٕ اَصٕل بہتر چھُ حالانکہِ بہتٔریٖن ہٮ۪کَو نہٕ اَتھ ؤنِتھ کِہیٖنۍ نہٕ مَگر بہتر چھُ چوٗنکہِ دُنہہِ کیو اکھ ہَتھ تہٕ پانٛژ نَمتو مُلکَو منٛز چھُ سون مُلُک یعنے کہِ ہِندوستان اَتھ منٛز ٲٹھمِس پُزِشَن پٮ۪ٹھ یِوان یہِ چھُ ٲٹھمِس نَمبرَس منٛز یُس سانہِ خٲطرٕ اۭں واریاہ زیادٕ فَکھرٕچ کَتھ چھےٚ یعنے کہِ سٲنِس ہِندوستانَس منٛز چھےٚ اَمہِ رَنگہٕ واریاہ زیادٕ بہتَری ایمٕز ہَسپَتال چھُ واریاہ بٔڑۍ بٔڑۍ ہَسپَتال چھِ این آر ایچ ایمَس تحت چھِ واریاہ زیادٕ سِکیٖم گورمینٹن تراومَژٕ علاقَن منٛز ییٚمہِ سۭتۍ رَنگہٕ رَنگہٕ فٲیدٕ چھُ سانین لُکَن واتان یعنے کہِ یعنے کہِ سٲنۍ مُلکَس منٛز یعنے کہِ ہِندوستانَس منٛز چھِ واریاہ زیادٕ پاپُلیشَن یِم مِڈل کٔلاس فیملی چھِ مطلب یعنے کہِ غریٖب لُکھ چھِ زیادٕ یِم نہٕ اٮ۪فٲڈ چھِ ہٮ۪کان پرایویٹ ہَسپَتال گٔژھِتھ واریاہ زیادٕ چوٗنکہِ یِم گورمینٹ ہٮ۪لٕتھ کِیر یِم چھِ ڈِپارٹمینٹہٕ چھِ اَمہِ رنگہٕ چھ تِمن واریاہ زیادٕ مدتھ ملان پونسہٕ چھ تِمن بَچان تِمن چھنہٕ وقتَس پونسہٕ آسان یعنے کہِ تِم ہٮ۪کان تھدین تھدین ہَسپَتالَن گژھِتھ یَتھ منٛز واریاہ زیادٕ خرچہٕ چھ تہٕ تُہُندِ خٲطرٕ چھُ یہِ واریاہ بہتٔریٖن اوپشَن تہٕ تِم چھِ نَزدیٖکی گورمینٹ ہوسپِٹل چھِ آمٕتۍ بَناونہٕ یِمَن منٛز چھِ تٔمۍ گژھان تہٕ تُہُند علاج مالجہِ تہِ گژھان یَپٲری حظ فری علاج چھِ گورمینٹَن کٔرمٕتۍ یعنے کہِ فار اٮ۪گزامپٕل واریاہ زیادٕ بیٚمارِ چھِ سانہِ مُلکَس منٛز یا پرٛٮ۪تھ کُنہِ مُلکَس منٛز چھےٚ آسان سانِس مُلکَس منٛز چھِ ایٹ لیٖسٹ زیادٕ بیمارِ کینسر چھُ آسان ٹوٗمَر چھُ ایڈٕس چھ اۭں یا جونڈٕس چھ واریاہ زیادٕ بیمارِ یَتھ منٛز گورمینٹَن سٲنۍ مُفت دوا چھُ تَمہِ خٲطرٕ پرووایڈ چھُ کران یا واریاہ زیادٕ ڈِسپینسٔری یِہُند مقصد چھُ گامہٕ پَتہٕ گامہٕ مہلہٕ پَتہٕ مہلہٕ گرٕ پَتہٕ گرٕ امِچ فیسلٹی واتناونٕچ چوٗنکہِ اَتھ منٛز چھےٚ ؤنہِ کٔمی پِشی مَگر واریاہ واریاہَس حَدَس تانۍ چھِ اَتھ منٛز بہتٔری آمٕژ پٔتمیو پانٛژو شیو ؤریو پٮ۪ٹھ واریاہ زیادٕ اتھ منٛز چھِ اسہِ این آر ایچ ایم تَحتَس یِم سِکیٖمہٕ چھِ آمژٕ گورمینٹَن کرنہٕ اَتھ منٛز چھِ أسۍ گولڈَن کاڈ فار اٮ۪کزامپٕل یِم آز ییٚتہِ یِوان لَبنہٕ اَمہِ سۭتۍ چھُ اَسہِ غریٖبَن واریاہ زیادٕ مدتھ ملان تہٕ أسۍ ہٮ۪کو ؤنِتھ واریاہ واریاہ حَدَس تانۍ چھُ سون مُلُک یعنے کہِ ہِندوستان اَمہِ لِہازٕ بہتر یُتھ اَسہِ بہتریٖن بَناونٕچ کوٗشِش پَزِ کرٕنۍ حالانکہِ اَتھ منٛز چھِ اَسہِ واریاہ زیادٕ اَمپروٗمینٹ کرنٕچ ضوٚرتھ اَسہِ چھِ وۄنۍ اَتھ منٛز واریاہ زیادٕ کامیٲبی حٲصِل کَرٕنۍ دوٗر دَرازٕ علاقہٕ چھِ یا پَہٲڑی علاقہٕ چھِ یمن منٛز موسَم چھُ زیادٕ خراب آسان تِمن منٛز چھِ اَمہِ چیٖزٕچ ؤنہِ کٔمی یا صفٲٮٔی ہنز کٔمی چھےٚ آسان یِمن لوکَل ہوسپِٹلَن منٛز واریاہ زیادٕ واشروٗم چھِ آسان چھَلٕنۍ یا واریاہ اَمہِ وَغٲر تہِ چھےٚ آسان کیٚنہہ پرابلِمٕز صفٲٮٔی ہنز یعنے کہِ سٹاف چھُنہٕ اَصٕل پٲٹھۍ کٲم کران چوٗنکہِ سۄ چھنہٕ اَمِچ غلطی کِہیٖنۍ نہٕ مَگر تَتھ پٮ۪ٹھ پَزِ گورمینٹَس واریاہ زیادٕ دِیان دیُن یا او پی ڈی پَزَن تِمن زیادٕ کھۄتہٕ زیادٕ پرووایڈ کَرٕنۍ چوٗنکہِ اَکُے او پی ڈی چھُ آسان آلموسٹ أکِس ہٮ۪لٕتھ ڈِپاٹمینٹَس منٛز یُس اَسہِ یا سانہِ خٲطرٕ یہِ چھُ آسان مطلب سیٹِسفایِنگ کِہیٖنۍ نہ واریاہ زیادٕ پیَشنٹ چھُ تَتھ منٛز ہٮ۪کان علاج پَنُن کٔرِتھ کِہیٖنۍ نہٕ اَکہِ کھۄتہٕ زیادٕ زٕ ترٛےٚ او پی ڈی پَزَن اَسہِ تھاونہِ لوکَل لُکَن خطرٕ لُکَن خٲطرٕ پَزَن تھاونہِ اَسہِ تِم او پی ڈی واریاہ تَمہِ سۭتۍ ہٮ۪کہِ اَمِچ پُزِشَن واریاہ زیادٕ ٹھیٖک گٔژھِتھ یا صفٲٮٔی ہُنٛد پَزِ اَسہِ زیإدٕ خیال تھاوُن یا اَمہِ وَغٲر اگر گورمینٹ ہٮ۪کہِ اَمہِ وَغٲر تہِ سِکیٖم لانچ کرنہٕ چوٗنکہِ سٲنۍ پاپُلیشَن چھِ واریاہ زہادٕ بٔلو پوٚورٹی لاینہِ منٛز چھِ یِوان تہٕ تِمن پَزِ اَسہِ ہٮ۪لٕپ کرُن اَمہِ رَنگہٕ تہٕ باقٕے کیاہ ہٮ۪کَو ؤنِتھ یا فار فٔلَنگ ایریاز چھِ دوٗر دَرازٕ یِمن منٛز چھِ ہَسپَتالَن منٛز کٔمی آسان تِمن پَزِ اَسہِ واریاہ زیادٕ اَمہِ رَنگہٕ ہٮ۪لٕپ کَرٕنۍ تِمن پَزِ اَسہِ سِکیٖمہٕ وَنٕنہِ زیادٕ تہٕنٛدِ خٲطرٕ سِکیٖم پَرٕنۍ یا ڈِسپینسٔری پَزَن اَسہِ زیادٕ پَہن یعنے تِم تہِ ہٮ۪کَن نہٕ اَمہِ سۭتۍ فٲیدٕ تُلِتھ